سیُن رَنہٕ بَرُونٛٹھ چھِ اَسہِ واریاہ چِیٖز پؠوان تیار تھاوٕنۍ اَگر اَسہِ سبزِی آسہِ رَنٕنۍ چُونٛکہِ أسۍ چھِ گامَن منٛز رُوزان اَسہِ چھِ گَرِ وارِ گۄڈٕ چھِ أسۍ سبزِی کَڑان پَتہٕ چھِ أسۍ چھلان پَتہٕ چھِ أسۍ سۄ ژَٹان پَتہٕ چھِ أسۍ بیٚیہِ چَھلان پَتہٕ چھِ أسۍ مثال تھاوان ریڈِی اَگر اَسہِ ماز آسہِ رَنُن گۄڈٕ چھِ أسۍ ماز اورٕ اَنان چَھلان چھِ پَتہٕ چھِ أسۍ بانہٕ وغیرَہ لاگان تیٖل چھِ أسۍ تھاوان ریڈِی مثال چھِ تھاوان ریڈِی آب چھِ تھاوان ریڈِی تہٕ لاگان چھِ أسۍ رَنُن